وعلیکُم السَلام اہن حظ اۭں کٕتِس تام گَژھی نَہ شُراہ ساس تام گَژھِ تُہۍ حظ ییٖزیو تہٕ پتہٕ وٕچھو یِتھ کٔنٮ۪تھ گَژھِ نہٕ کیٚنٛہہ تہٕ پتہٕ وٕچھو ییٚتی